ییٚتہِ چھِ واریاہ سوشَل میٖڈیا چَنلہٕ یِمو پٮ۪ٹھ آز چھِ أکِس عام اِنسانَس تہِ خبر وٕچھنہٕ خٲطرٕ ملان ییٚتہِ چھُ نِوٕز پیپَر یِم چھِ اَخبار چھِ

تہٕ یِم رِپوٹَر چھِ آسان تَہَنٛدِ ذٔریعہِ چھِ فیس بُک اِن اِنَسٹاگرٛام وَٹساٮ۪پ تہٕ واریاہ واریاہو چیٖزو کِنۍ چھِ تمو سۭتۍ تہنٛدیو ذٔریعہٕ اَسہِ تانۍ نِوٕز خبرٕ واتان ییٚمہِ سۭتۍ اَکھ عام اِنسان خبرٕدار چھِ روزان کہِ دُنیاہَس منٛز گژھان کیٛاہ چھِ یَتھ جایہِ بہٕ روزان چھِ اَتھ جایہِ گژھان کیٛاہ چھِ تہٕ اِتھُے أسۍ حظ چھِ بانڈی پورہ ایٚکٕسپرٛٮ۪س چھِ اَخبار تَتھ پٮ۪ٹھ چھِ ملان تَمام خبرٕ بَنٛڈپورِس متعلق کہِ دۄہَس کیٛاہ چھِ گژھان بَنٛڈپورِس منٛز